اَسہِ چھُ کیٚنٛہہ سِیُن بنان ییٚمہٕ ساتہٕ کانٛہہ بٮ۪مار آسہِ سانہِ فیملی منٛز سٲنِس خانٛدانس منٛز أسی چھِ بٮ۪مارس خٲطرٕ کُنہِ ساتہٕ اولوٗ اولوٗ تَلان تٔمِس چھِ اولوٗ آسان عَلاج یا چھِ أسی پا پاچہِ بناوان تِمن چھِ رَس کران رسوٗ رَس چھُ سُہ شۅربہٕ چھِ دِوان أسی بٮ۪مارس یا چھِ أسی کُنہِ ساتہٕ ژھٹہٕ رَس بناوان ماز چھِ اَنان تَتھ چھِ رَس ترٛاوان لیٚدٕر ترٛاوان رُہُن ترٛاوان مرژٕواگنو ورٲے چھُ أسی تَتھ چھِ وَنان ژھٹہٕ رَس یُس أسی تٔمِس پَنٕنِس بٮ۪مارس دِوان چھِ